ہاں مےٚ چھِ پٔرسٕنَل گول پَننہِ لایفہِ منٛز یَتھ خٲطرٕ بہٕ کٲم چھُس کَران اِوٕن زٕ وُنہِ چھُس بہٕ پَرٲنی آفٹَر گرٛیجویشنہٕ پَتہٕ ہٮ۪کہٕ بہٕ تَتھ خٲطرٕ اٮ۪کزامنیشَن دِتھ تہٕ سُہ کُس چیٖز چھُ یُس تَتھ خٲطرٕ مےٚ ماٹِویٹ چھِ دِوان بہٕ چھُس یژھان فوجَس منٛز گَژھُن یَتھ منٛز پنٛنہِ کَنٹِرٛی ہٕنٛز حفاظت ہٮ۪کو کٔرِتھ پنٛنٮ۪ن لوٗکَن ہٕنٛز حِفاظت ہٮ۪کو کٔرِتھ یِمَن زِ باقٕے چیٖز منٛز دِیو تۄہہِ یِم پونٛسہٕ چھُس یہِ چھِ سُہ چیٖز یہِ پرٛوفیشَن یَتھ منٛز لایف چھُ میلان ہاں بہٕ چھُس یہِ ایٚگرِکَلان یہِ تمی موٗجوٗب چھُس بہٕ یَتھ فیٖلڈَس منٛز ہٮ۪وان گژھُن تہٕ بیٚیہِ بیٚیہِ چھِ مےٚ کینٛہہ اَفسَر یِم بہٕ اوسُس اِوٕن کہِ ایٚمۍ برونٛہہ اٮ۪ن سی سی تہِ کَران تہٕ اٮ۪ن سی سی دوران یِم مےٚ وٕچھ واریاہ مُختلِف رٮ۪جمٮ۪نٛٹَن ہٕنٛدۍ اَفسَر مِلٹرٛی رٮ۪جمٮ۪نٛٹَن ہٕنٛدۍ تہٕ تٕم ٲسۍ مےٚ ماٹِویشَن نہ بہٕ تہِ اوس سونٛچان یہِ نہ اَکہِ دۄہ چھِ مےٚ تہِ وَردی لاگٕنۍ مےٚ بہٕ تہِ وٕچھ ہا پنٛنٮ۪ن پھیکٮ۪ن پٮ۪ٹھ سٹاف